ییٚلہِ تہِ زَن مےٚ ژھانٛٹھ وا ژھانٛٹھ واینُک مُقابلہٕ چھُ آسان یا تَتھ خٲطرٕ چھُس بہٕ پرٛٮ۪کٹِس گَرِ کَران تمہِ برونٛٹھ پَنُن پان سۄ آبی آب سۄ رَب تھَونہٕ خٲطرٕ چھُس بہٕ گۄڈنٮ۪تھٕے کانٛہہ جوٗس چٮ۪وان یا ترٛیش چٮ۪وان یا چھُس بہٕ لیٚمب ترٛیش بَناوان سوے چٮ۪وان تَمہِ سۭتۍ چھُ پَتہٕ روزان مےٚ طاقت یہِ پرٛٮ۪کٹِس کَرنہٕ خٲطرٕ